پانٛژھ یِم زَن جایہِ چھِ یور زَن أسۍ گٔژھِتھ ہٮ۪کو کٔشیٖرِ منٛز تِمو منٛز گوٚو گۄڈے پہلگام دوٚیِم گوٚو گُلمرگ ترٛیٚیِم گوٚو سۄنہٕ مَرگ ژوٗرِم گوٚو پٔری محل پانٛژِم گوٚو شالمٲر